اَگر أسۍ ٹرانسپوٹٕچ کتھ کرو یعنے کہِ یُس ٹرانسپوٹ چھُ میٖنٕز آف ٹرانسپوٹ اگر أسۍ وَنَو یعنے کہِ امیُک کیاہ اَثرات چھِ سانہِ لایپھِ پیٹھ پیٚمٕتۍ یا پیٚوان چھِ أسۍ وٕچھو ٹرانسپوٹُک چھُ اکھ بوٚڈ بارٕ رول سانہِ زِنٛدگی مَنٛز ییٚمہِ ساتہٕ زِندگی پیٹھ واریاہ اصل یعنے کہِ پوزِٹِو اَثرات پیٚیہِ اَگر اَسہِ اَکہِ جایہِ پیٹھٕ بیٚیس جایہِ آسہِ گَژھُن اَسہِ نِش چھِ نہٕ أسۍ چھ نہٕ آسان مان ژٕ کیاہ چھِ یتھ وَنان تیوٗت ٹایم أسۍ واتَو جَلدی ٹایمَس پیٹھ تمہِ ساتہٕ چھِ أسۍ ٹرانسپوٹُک اِستعمال کَران چاہے پَنٕنۍ کانٛہہ پرسنل گٲڑۍ کار آسہِ یا کانٛہہ کیب آسہِ یا کانٛہہ بایک آسہِ اِوٕن کہِ مَطلَب کیاہ چھِ اتھ وَنان بیٚیہِ تہِ کانٛہہ ذٔریعہِ آسہِ تہٕ امہِ ٹرانسپوٹ سۭتۍ بَنے سٲنٛۍ لایف واریاہ ایٖزی تہٕ کَمفٲٹیبٕل اگر أسۍ پرانہِ وقتٕچ کتھ کَرَو یعنے کہِ پرانہِ وقتہٕ ٲسۍ نہٕ یعنے کہِ پرانہِ وقتہٕ ٲسۍ نہٕ ٹرانَسپوٹٕچ تیٖژاہ فیسَلٹی کِہیٖنۍ یعنے کہِ مَطلَب اینشَنٹ ٹایمٕچ کتھ کَرَو پرانہِ وقتٕچ قٔدیٖم دورٕچ کتھ کَرَو ہَوٲیی جَہاز اوس نہٕ کِہیٖنۍ ریل گاڑی ٲسۍ نہٕ کِہیٖنۍ نَیہِ نَیہِ یِم آزٕ نَیہِ نَیہِ ماڈلٕچ گاڑِ کارٕ چھِ بَنان یِم آسنہٕ کِہیٖنۍ بَسٕز آسنہٕ کِہیٖنۍ اِنسان اوس گُرنٮ۪ن پیٹھ سَفَر کَران اوٗنٛٹَن پیٹھ سَفَر کَران پیدٔل سَفَر کَران اَگر کٲنٛسہِ حَجَس آسہِ ہہَ گَژھُن تٔمِس اوس سُہ اوس یِوان تورٕ شیٚیہ ریٚتۍ ؤہٕرۍ اوس یِوان تکیازِ پیدٔل اوس پیٚوان نیرُن کانٛہہ زیارٔژ گَژھِ ہہَ یا کانٛہہ دوٗر گَژھِ ہہَ کُنہِ جایہِ أمِس اوس واریاہ ٹایم لَگان تہٕ اتھ مَنٛز اوس زُوَس تہِ روزان زیادٕ خَطرٕ کیاہ پَتہ پیدٔل سَفَر اوس آسان گَژھُن راتھ کَتہِ لَگہِ کیاہ لَگہِ تہٕ واریاہ کیسِز چھِ تِم گٔمٕتۍ یِم حَجَس گٔے تِم آے نہٕ پَتہٕ تورٕ واپَس کِہیٖنۍ تکیازِ تۄہہِ چھو پَیی ایٖتیاہ مُلُکھ پار کٔرِتھ اوس پیٚوان اَسہِ واتُن کیاہ چھِ اتھ وَنان حَجَس مگر آز اَگر أسۍ وٕچھو آز ہَسا چھِ اَسہِ تِم موڈس آف ٹرانسپوٹ یعنے کہِ تِم فیسَلٹی چھِ اَسہِ نِش گۄڈنیٚتھٕے کَرَو أسۍ ہَوایی جَہازٕچ کتھ ہَوایی جَہاز مَطلَب یِتھُے بَنیو تمہِ سۭتۍ گٔے سٲنٛۍ زِندگی تیٖژاہ آسان یُس نہٕ پرانہ وقتہٕ اوسُے یعنے کہِ آز اگر اَسہِ ہَوٲیی جَہازَس آسہِ کھَسُن یعنے کہِ أسۍ چھِ کھَسان سریٖنَگر اَیرپوٹ تہٕ جِدّہ چھِ فلایٹ گَژھان لینٛڈ تہٕ آفٹَر شیٚن گٲنٛٹَن پَتہٕ چھُ آسان أسۍ جِدّہ یعنے کہِ سُہ سَفَر یتھ شےٚ ریٚتھ ٲسۍ لَگان یتھ ؤری ٲٹھ ریٚتھ ٲسۍ لَگان یعنے کہِ سُہ چھُ وٕنہِ شیٚیَو گَنٹَو سۭتۍ اَسہِ طے گَژھان امہِ کھۄتہِ کیاہ گَژھِ سٲنٛۍ زِندگی آسان گَژھٕنۍ یا اِتھے پٲٹھی اگر أسۍ کیاہ چھِ أسۍ وَنان ریل گاڑی ہٕنٛز کتھ کَرَو ٹرٛین چھِ وٕنکیٚس آز چھِ سوٗپر فاسٹہٕ ٹرٛین بُلیٚٹ ٹرٛین چھےٚ یا باقٕے یِم لوکَل ٹرینٕز چھِ یِمو سۭتۍ تہِ گٔے سٲنٛۍ زِندگی آسان بیٚیہِ کیاہ چھُ اَسہِ یِمو سۭتۍ مِثال کے طور پَر ییٚمہِ ساتہٕ أسۍ وٕچھان چھِ مَطلَب مال اَکہِ جایہِ پیٚٹھٕ بیٚیِس جایہِ سوزُن سُہ تہِ اوس نہٕ تیوٗتاہ آسان کِہیٖنۍ امہِ ٹرانسپوٹ سۭتۍ بَڑیو لُکَن ہُنٛد کاربار تہِ مِثال کے طور پَر آز چھِ ٹرٛکَن مَنٛز گاڑٮ۪ن مَنٛز جَہازَن مَنٛز اَکہِ جایہِ پیٹھٕ مال بیٚیِس جایہِ واتان یعنے کہِ لُکَن تانۍ چھِ آز تَمام پروڈَکٹس تَمام گُڈس یعنے کہِ یہِ سٔروِس چھِ آز ایویلیبٕل بیٚیہِ اَگر أسۍ وٕچھو نٔے میٖنز آف ٹرانسپوٹ بنے کارٕ بنے بایکہٕ بَنے ییٚمہِ سۭتۍ ییٚمہِ سۭتۍ اِنسان سٕنٛز زِندگی آسان سے آسان تَر بنے اَکہِ جایہِ پیٹھٕ بیٚیِس جایہِ گَژھنہٕ تانۍ یعنے کہِ یتھ اَسہِ واریاہ دِکَت ٲس یِوان یعنے کہِ آز چھُنہٕ کٕہٕنۍ تہِ پریٚفَر کَران یہِ سُہ گَژھِ گُرِس پیٹھ کُنہِ جایہِ سُہ گَژھِ اوٗنٛٹَس پیٹھ کُنہِ جایہِ سُہ گَژھِ ریڈَس پیٹھ کُنہِ جایہِ آز چھِ سٲری یا کَڈَن سایکَل اگر کٲنٛسہِ نہٕ کِہیٖنۍ آسہِ توتہِ آسٮ۪س سایکَل اَگَر نہٕ اَگر تمہِ کھۄتہٕ وٕچھو أسۍ بایک چھِ یا گاڑِ چھِ آز سارنٕے یا ٹرینہِ مَنٛز چھِ أسۍ اَکہِ جایہِ پیٹھِ بیٚیِس جایہِ گَژھان یتھ جایہِ اَسہِ دۄہ لَگہِ گَژھنَس سُہ سَفَر چھُ اَسہِ گنٹَس مَنٛز ڈۄڈَس گنٹَس مَنٛز طے گَژھان یعنے کہِ امہِ سۭتۍ ہَسا بَڑیو سون کاربار تہِ تکیازِ اگر اَسہِ کٔشیٖرِ مال آسہِ ہہَ تارُن جوٚمہِ پیٹھ زَن تہٕ آسہِ ہہَ کٔشیٖرِ مال تارُن اتھ ٲس واریاہ دِکَت یِوان نیٚبرِ پیٹھٕ آسہِ ہہَ مال تارُن آز چھےٚ ٹرین آز چھِ جَہازٕ آز چھےٚ بَجہِ بَجہِ ٹرٛکہٕ یعنے کہِ واریاہ زیادٕ مال چھِ أسۍ تاران ساران یِمَن گاڑیٚن مَنٛز تہٕ بیٚیہِ کُنہِ تہِ جایہِ آسہِ گَژھُن آز اگر وٕچھو أسۍ حٲجی نیران چھِ کھٔتۍ ییٚتہِ سرینَگر اَیرپوٹ پیٹھ زَوار اگر زیارت خٲطرٕ نیران چھِ کھٔتۍ ییٚتہِ ییٚتہِ سرینَگر اَیرپوٹ پیٹھٕ گاڑِ تہِ دراے یعنے کہِ امہِ سۭتۍ بَنے سٲنٛۍ زِنٛدگی آسان سے آسان تَر اگر أسۍ وٕچھو یِم چیٖز ٲسۍ نہٕ پرانہِ وقتہٕ کِہیٖنۍ پرانہِ وقتہٕ اوس نہٕ ٹرانسپوٹُک نام نِشانے أکِس اِنسان سٕنٛس کالٹی کَتہِ آسہِ بہتَر تہٕ یہِ گٔے امے سۭتۍ مان ژٕ کیاہ چھِ اتھ وَنان سٲنٛۍ سانہِ زِندَگی ہٕنٛز یۄس کالٹی ٲسۍ یہِ ہَسا بَنے واریاہ اصل اِنسان سٕنٛز لایف بَنے کَمفٲٹیبل اِنسان چھُ نہٕ وۄنۍ پرانہِ وقتٕکۍ پٲٹھۍ کیاہ چھِ اتھ وَنان وۄنۍ پَکہِ یہِ پیدٔل وۄنۍ اگر معموٗلی آسہِ کیاہ چھِ اتھ وَنان اکھ کِلوٗمیٖٹر یہِ چھُ کَڑان بایک تہٕ نیران کَڑان گٲڑۍ تہٕ نیران یعنے کہِ یِم تَمام فیسَلٹی چھِ یہِ تَمام ٹیکنالجی چھِ اَسہِ آز برونٛہہ کَنہِ یعنے کہِ ٹرانسپوٹ کوتاہ بَڑیو ٹرانسپوٹَس مَنٛز کِم کِم آیہِ نٔے نٔے چیٖز یِم نہٕ پرانہِ وقتہٕ ٲسۍ آز چھُ سُہ سورُے لُکَن برونٛہہ کَنہِ واہے ریل گاڑی چھَس جَہاز چھُ تہٕ امہِ سۭتۍ کیاہ گوٚو اِنسان سٕنٛز لایف بَنے دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ بہتَر تہٕ اَگَر أسۍ امہِ ٹرانسپوٹٕچ کتھ کَرَو یہِ ٹرانسپوٹ تہِ چھُ بَنان دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ یہِ چھُ ماڈِفاے گَژھان یعنے کہِ اتھ مَنٛز تہِ چھِ بہتری یِوان دۄہ کھۄتہٕ دۄہ اتھ ٹرانسپوٹَس مَنٛز تہِ چھِ کیاہ چھِ اتھ وَنان نٔے نٔے چیٖز یِوان دۄہ کھۄتہٕ دۄہ اتھ ٹرانسپوٹَس مَنٛز تہِ چھِ نٔے نٔے اِنجَن یِوان یعنے کہِ یِم کَم فیول چھِ کھیٚوان مَگر کٲم چھِ زیادٕ دِوان تہٕ امہِ کھۄتہٕ کیاہ گٔژھ سٲنٛۍ لایِف بَنٕنۍ کہِ امیُک تَصَوُر اوس نہٕ اَسہِ پرانہِ وقتہٕ کِہیٖنۍ لوٗکھ ٲسۍ بَڑٕ سَفَر کَران یعنے کہِ شاٹَس مَنٛز ہیٚکہٕ بہٕ ایٖژھ ہن ؤنِتھ یُس ہَسا یہِ ٹرانسپوٹ بَڑیو میٖنز آف ٹرانسپوٹ بَڑیو اتھ مَنٛز ہَسا آے تِم ٹرانسپوٹ اَسہِ چاہے ریل گاڑی آیہِ جَہاز آو کارٕ آیہِ ٹرکٕس آیہِ بَسٕز آیہِ نَیہِ نَیہِ ماڈلٕچہِ نٔے نٔے مَطلَب ماڈِفاے کٔرِتھ چھِ یِم دۄہ کھۄتہٕ دۄہ ؤریہِ پَتہٕ ؤریہِ یِوان یہِ ٹیٚکنالجی چھِ وٕنہِ بَڑٲنی وٕنہِ چھُ نہٕ اَسہِ یِنہٕ وٲلِس وقتَس مَنٛز تہِ یہِ پَیی کہِ مَطلَب یہِ ٹیٚکنالجی کۭژاہ بَڑِ ٹرانسپوٹ گَژھِ بہتَر سے بہتَر موٚختٕثَرَن یہِ کہِ أکِس اِنسان سٕنٛز زِندگی ہَسا بنے واریاہ بہتر